مطلب واریاہ زیادٕ اَلیکٹرسِٹی چھےٚ اَسہِ اَلیکٹرسِٹی یۄس چھےٚ سۄ چھےٚ واریاہ زیادٕ اِمپاٹَنٹ سانہِ لایفہِ مَنٛز تِکیازِ ہَر کانہہ چیٖز چھِ آزٕ ٹیکنالجی چھےٚ یا چاہے کَیٚمپوٗٹر چھِ سافٹ وِیَر کَیٚمپوٗٹر چھِ لایٹٕس چھےٚ ہیٖٹَر چھِ گیٖزَٲرٕس چھِ مطلب واریاہ زیادٕ ضوٚرت چھِ اَسہِ مطلب اَلیکٹرسِٹی ہٕنز اَلیکٹرسِٹی چھےٚ اَسہِ واریاہ ضروٗ ضروٗرَت مطلب سانہِ ڈیلی یوٗز لایفہِ مَنٛز تہٕ واریاہ زیادٕ مطلب اَلیکٹرسِٹی أسی چھِ ڈِپٮ۪نڈ اَلیکٹرسِٹی پٮ۪ٹھ تِکیازِ اَلیکٹرسِٹی سۭتۍ چھِ مطلب سٲنۍ ہیٖٹَر یا گیٖزَر واریاہ زیادٕ ضروٗرتھ آسان لایفہِ مَنٛز یہِ مطلب اَلیکٹرسِٹی یِتھُے اَلیکٹرسِٹی آسہِ تِتُھے چَلہِ اَسہِ گیٖزَر ویٖزَر أسۍ وٕشناوو آب بیٚیہِ کَرو ہینڈ واش مطلب أسۍ کَرو سرٛان وان مطلب اَمے اَلیکٹرسِٹی اَگر اَسہِ اَلیکٹرسِٹی آسہِ تیلے ہٮ۪کو أسۍ یہِ پَلو چھٮ۪لِتھ اَگر اَسہِ اَلیکٹرسِٹی آسہِ تیٚلے ہٮ۪کو أسۍ مطلب بتہٕ وتہٕ رٔنِتھ اَگر اِلٮ۪کٹرس اَلیکٹرسِٹی آسہِ تیٚلے ہٮ۪کو أسۍ مطلب تیٚلے ہٮ۪کو أسۍ مطلب فریج چھُ تَتھ تہِ چھُ اَلیکٹرسِٹی ضوٚرَتھ آز چھِ ہر کُنہِ ڈیلی لایفہِ مَنٛز چھِ اَلیکٹرسِٹی ضوٚرَتھ